وعَليکمُ اسَلام جی ٹھيٖک چھِو حظ اَہَن حظ أسۍ حظ تِمےَ تُہۍ کٕم حظ اَہَن حظ غنی جنرل سِٹور بَس سِٹینٛڈ کۅلگام اَہَن حظ کیٛاہ ایٹما چھُ تۅہہِ ضروٗرت بہٕ چھُس نہَ حظ پانہٕ اتہِ کیٚنٛہہ بِذٲتی تہٕ اتہِ چھُ مےٚ تھوٚومت نفر اکھ حظ تۅہہِ کیٛاہ اوسوٕ وۅنۍ ضروٗرت حظ اَہَن حظ کیٛاہ کیٛاہ مصالہٕ چھُ تۅہہِ ضروٗرت حظ

مطلب تۅہہِ چھُوا کیٚنٛہہ اَکُے اَکُے حظ ضروٗرت کِنہٕ تۅہہِ چھُو واریاہ ضروٗرت اَدٕ سا گوٚو ٹھیٖک تہٕ ؤنِو حظ تۅہہِ وۅنۍ اَمہِ اپور کیٛاہ چھُ تۅہہِ آ یہِ چھُ سورُے یُس تۅہہِ ضروٗرت آسوٕ تۅہہِ کیٛاہ چھُ تۅہہِ چھُوا دو پٔتر ضروٗرت کمل برٛانٛڈ چھِوا ضروٗرت وِی برٛانٛڈ چھُوا ضروٗرت حظ اَہَن حظ سورُے سورُے چھُ اَسہِ حظ تۅہہِ یہِ تۅہہِ ضروٗرت آسوٕ تہِ چھُ اَسہِ ایویلیبٕل حظ تُہۍ ؤنِو تۅہہِ کُس اکھ چھُ ضروٗرت تیٖلس منٛز چھُ اَسہِ دو پٔتر تہٕ وی برٛانٛڈ تہِ پی مارک تہِ تُہۍ ؤنِو کُس اکھ چھُ تۅہہِ حظ ضروٗرت وی برٛانٛڈ چھُ گژھان حظ اگر تُہۍ وُچھِو کُنترٕٛہ شیٚتھ رۅپیہِ گژھان وُنکیٚن وی برٛانٛڈ تِکیٛازِ سُہ چھُ حظ مین پرٛوڈکٹ سُہ چھُ وُنکیٚنَس یِوان اِنڈیا اگر تۅہہِ پوٗرٕ اِنڈیاہس منٛز وُنکیٚنس وُچھِو سُہ حظ چھُ مین پرٛوڈکٹ ییٚتہِ مطلب سُہ چھُ سارِوٕے کھۅتہٕ فرٛیش تیل آسان وی برٛانٛڈ نہَ حظ یہِ چھُ تُہی وُچھِو یہِ چھُ آسان کٲشِرۍ پٲٹھۍ کِلوٗ آسیٛا کیٛاہ آسیٛا اَتھ چھُ آسان مِثال کے طور پر اگر پنٛداہ کِلوٗ آسان تتھ منٛز آسان تَمہِ حسابہٕ لیٖٹر تہِ کٔرِتھ ژےٚ تٔریاہ میٛٲنۍ کتھ فِکرِ یہِ چھُنہٕ یہِ کیٚنٛہہ اَصلی تیٖلہٕ ٹیٖن چھُ آسان لیٖٹرن منٛز تہِ تہٕ کِلوٗن منٛز تہِ وۅنۍ ؤنِو تُہۍ تُہۍ ؤنِو تۅہہِ چھُوا نِیُن پنٛداہ کِلوُن کِنہٕ تۅہہِ چھُو تَمہِ کھۅتہٕ بۅن نِیُن پنٛداہ کِلوٗن نا اَتھ دوٚپوٕ تۅہہِ مےٚ ریٹ حظ اَتھ گژھِوٕ کُنترٕٛہ شیٚتھ رۅپیہِ ریٹ فاینل وی برٛانٛڈس اگر تۅہہِ دو پٔتر نِیِو سُہ گژھِ ژوٚوُہ شیٚتھ اگر تُہۍ پی مارک نِیِو سُہ گژھِ دۅیہِ ترٕٛہ شیٚتھ رۅپیہِ شُملا مرژٕوانٛگن چھِ حظ اَز واریاہ درٛۅگ البتہٕ تِم چھِ تِہٕنٛز ریٹ چھِ واریاہ کیٚنٛہہ ہیوٚر اگر تۅہہِ کِلوٗ اکھ نِیِو تِم چھِ حظ گژھان لگ بگ رۅپیس پنٛداہ شُراہ شیٚتھ رۅپیہِ کِلوٗ اَہَن حظ تِم چھِ ایویلیبٕل یوٗت ایویلیبٕل یوٗتاہ تۅہہِ آسنو کِلوٗ ضروٗرت دَہ کِلوٗ پنٛداہ کِلوٗ ایویلیبٕل گژھِ ییٚتی ٹاٹا سالٹ نوٗن کوٗتاہ گژھوٕ تۅہہِ ہتھ لِفاف گژھنوا زٕ ہتھ سُہ چھُ گژھان لگ بگ حظ ژوٚوُہ اگر تُہۍ یِتھٕ پٲٹھۍ نِیو نا لِفاف وٲرۍ لِفاف وٲرۍ گژھوٕ سُہ حظ وُہ رۅپیہِ لِفاف اگر وۅنۍ تُہی ہُتھٕ پٲٹھۍ نِیِو گُتۍ وٲے مطلب ہول سیٚلس منٛز نِیِو تِتھٕ پٲٹھۍ تٔرنو تۅہہِ تِتھٕ پٲٹھۍ گژھِوٕ تۅہہِ زٕ رۅپیہِ زٕ ترٛےٚ کم کنسیٚشن تِتھٕ پٲٹھۍ دِمہو تۅہہِ اَرداہ رۅپیہِ مطلب تۅہہِ کوٗتاہ تۅہہِ چھُوا نِیُن تیٖل کوٗتاہ چھُو تۅہہِ نِیُن یہِ نوٗن ووٗن کیٛاہ چھُو تۅہہِ نِیُن نوٗن کوٗتاہ چھُو تۅہہِ نِیُن نوٗنہِ گُتۍ زٕ ژور بیٚیہِ یہِ مرژٕوانٛگن کوٗتاہ چھُ نِیُن لیٚدٕر ویٚدٕر ما چھِ ضروٗرت یہِ چاے واے کیٚنٛہہ ما چھُ لیٚدٕر کوٗتاہ چھِ تۅہہِ ضروٗرت حظ لیٚدٕر کوٗتاہ چھُ ضروٗرت دَہ کِلوٗ ہا مطلب اَمہِ کھۅتہٕ تھٲوِتو یہِ ما گٔیہِ کَم دَہ کِلوٗ کِنہٕ ٹھیٖک چھُو نہَ حظ ہَے اگر تۅہہِ پوٗرٕ تۅہہِ ؤنِو اَتہِ گامن منٛز نِیِو واریاہ تۅہہِ کتہِ چھِوٕ بسان حظ تُہۍ ؤنۍتَو مےٚ بسان کتہِ چھِوٕ تُہی أشۍ مُجہِ ہا تُہۍ کٔرِو کٲم حظ تُہۍ ؤنۍتَو ییٚتہِ أسۍ چھِ واریاہو نیٛوٗمُت اتہِ اوس اکھ گُل محمد ڈار حظ تِمو تہِ نیٛوٗ میٚے نِش واریاہ اتہِ اوس عبدُل رشیٖد لون حظ تِمو تہِ نیٛوٗ میٚے نِش واریاہ تِمن ؤنۍزیٚو تُہۍ حظ آ آ تَتہِ حظ آ تَتہِ حظ اوس تِمو نیٛوٗ واریاو حظ تُہۍ نِیِو لیٚدٕر ویٚدٕر حظ سورُے کیٚنٛہہ تِکیٛاز تۅہہِ پچھتاوِو پتہٕ پگاہ تِکیٛازِ یہِ چھُ اَز چھِ مالٕچ شاٹیج نا اَز چھُ مال کم آسان اگر تُہۍ اَز نِیِو واریاہ کیٚنٛہہ پگاہ روزوٕ نہَ تۅہہِ ٹینٛشن حظ پتہٕ کِہیٖنٛۍ اَمےَ موٗجوٗب بیٚیہِ چھُس بہٕ بہٕ چھُس ونان تُہٕنٛدِ موٗجوٗب تِکیٛاز بہٕ چھُس پنہٕ نیٚن کسٹٕمرن کران قدٕر اَصٕل بہٕ چھُس تَمہِ سٍتۍ دپان کسٹٕمر گژھِ برٛونٛٹھ برٛونٛٹھ یُن آ بہٕ چھُس نہٕ پانہٕ وُنکیٚن ایویلیبٕل کیٚنٛہہ وُنکیٚن گژھِو تُہۍ گرے حظ نا صُبحن ییٚلہِ تُہۍ یِیِو نا بہٕ آسہٕ أتی ایویلیبٕل تہٕ بہٕ کرٕ پَتہٕ فیس ٹُو فیس کتھ چھُنا ٹھیٖک آ سا چلو کیٚنٛہہ چھُنہٕ پرواے تُہۍ یِیِو بہٕ دِمٕہو تۅہہِ حظ اَصٕل ڈِسکاوُنٛٹ تہِ تہٕ بیٚیہِ دِمٕہو تۅہہِ بہٕ ہر کانٛہہ چیٖز فٔسٹ کالٹی ٹھیٖک چھا اَدٕ سا چلو بہِو رۅبس حوالہٕ